ہٮ۪لو سُنو ڈاکٹَر صٲب تُہۍ چھُو حظ ٹھیٖک مےٚ کیاہ حظ ٲس ڈاکٹَر صٲب دَندَس تھوڑا دَگ پہمَتھ ٲس برٮ۪ش حظ اوسُس برٮ۪ش حظ چھُس بہٕ کَران دۄہاے البتہ زٕ ترٛےٚ زٕ ژور دۄہ حظ گٔیے مےٚ تھوڑا شامَس حظ چھُس نہٕ بہٕ کَران بَتہٕ کھٮ۪نہٕ پَتہٕ برٮ۪ش کَران حظ چھُس مگر سُہ چھُس نہٕ بہٕ کَران پراپَرلی برٮ۪ش کِہیٖنۍ تھوڑا ون حظ ژٕ تھوڑا ون حظ ژٕ کمہِ آیہِ چھُ آسان کَرُن برٮ۪ش وٮ۪ش وۄنۍ کیاہ وۄنۍ کیاہ حظ چھُو تُہۍ وَنان مےٚ حظ چھِ تھوڑا گٔمٕتۍ مےٚ باسان تھوڑا کیٚمۍ ؤتھمٕتۍ دَندَس پٔتۍ پٔتمِس حصس دَندَس تھوڑا کریہنیار ہیو آمُت اَتھ کیاہ پیٚیہِ کَرُن بہٕ گٔیَس بہٕ گٔیَس ڈاکٹَرس صٲب بیکِس ڈاکٹَرس تٔمۍ وون کیاتام ژےٚ چھُی پَس گومُت ژےٚ پیی اِنجَکشَن کَرُن پَتہٕ چھُی ژےٚ کیاتھانۍ بیٚیہِ دۄہ روٗٹ کَنالِنگ کَرٕنۍ کیاہ یہِ چھا ٹھیٖک اوسا سُہ وَنان تھوڑا چھُ کریہنِیار مےٚ حظ چھُ کریہنِیار ڈاکٹر صٲب مےٚ چھُ ٹینشَن اگر بہٕ اور گَژھٕ تُہۍ ما ژھٕنیو دَند وَند اگر تُہۍ وٕچھو زیادٕ مےٚ چھُ تھوڑا زیادٕ پَہَن تُہۍ ما ژھٕنیو دَند کٔڑِتھ بہٕ کیاہ کَرٕ مےٚ کھَسہِ حظ یَتھ مےٚ چھُ

مےٚ وون حظ ڈاکٹر صٲب اَگر حظ بہٕ وٕنکٮ۪ن دَند کَڑٕ اَتھ ییی حظ مےٚ یَتھ مےٚ چھِ وٕنکٮ۪ن ایج ٹُوَنٹی سِکِس مےٚ ہیکہِ حظ وٕنکٮ۪س نوٚو دَند یِتھ اہن حظ ڈاکٹر صٲب بہٕ کَر حظ یِمہٕ وۄنۍ تُہندِس یتھ کٔلنِکَس پٮ۪ٹھ ٲں پانژھِ بَجہِ ٲسوٕ حظ تُہۍ تَتہِ اَدٕ حظ ٹھیٖک ہے چھُ